اَلسلامُ علیکُم وَرحمتُہ اللہ وَ بَرَکاتہوٗ مےٚ چھِ ناو حاجرہ تہٕ بہٕ چھَس روزان بانٛڈی پورا ڈِسٹِک کِس أکِس لۄکٹِس مۄکٹِس گامَس یَتھ پوٚتُشے ناو وَنان چھِ تِہُنٛد سوال چھِ زِ أسۍ کَتہِ چھُ کران گاڈنِنٛگ باغَس منٛز ہہ یاڈَس منٛز ہہ کِنہٕ ٹٮ۪رِسَس پٮ۪ٹھ تہٕ میون جواب چھِ زِ أسۍ چھِ کران یہِ گاڈنِنٛگ پَنٛنِس یَتھ یَتھ گاڈنَس منٛزٕے یاڈَس منٛزٕے کیٛازِ تِکیٛازِ یورٕ چھِنہٕ وٕنۍ کٔشیٖرِ منٛز ٹٮ۪رِس سِسٹَم عام گوٚمُت کِہیٖنۍ اَسہِ چھِ اَکھ لۄکٕٹ مۄکٕٹ وٲر پنٛنِس آنگنَس منٛزٕنۍ یَتھ منٛز أسۍ سَبزی چھِ وۄپداوان خاص کٔرِتھ ہاکھ رازما ٹماٹَر مَٹر وانٛگَن مُجہِ گۄگجہِ تہٕ بیٚیہِ چھِ أسۍ اَتھ أتھی سۭتۍ تھوڑا بہت پوشہِ کُلۍ تہِ لاگان تہٕ أتی چھِ أسۍ کران گاڈنِنٛگ أتھۍ منٛز تِکیٛازِ اَتٮ۪ن چھِ اَسہِ آب تہِ ایٖزِلی اٮ۪وَلیبٕل گژھان تہٕ بیٚیہِ چھُ اسہِ اَتٮ۪ن ہٮ۪کان اَتھ کھاد وغیرہ تہِ ترٲیِتھ تِکیٛازِ گاڈنِنٛگ ہٮ۪کو أسۍ فِلحال چھِ أسۍ ہٮ۪کان یَتھ یاڈسٕے منٛز کٔرِتھ تِکیٛازِ اَسہِ چھُنہٕ ٹٮ۪رِس وٮ۪رِس کِہیٖنۍ بیٚیہِ چھِ خۄدا صٲبَن سوٗزمُت زمیٖن تہٕ اس لیے چھِ أسۍ زٔمیٖنسٕے منٛز کران وۄنۍ اگر نہٕ آسہِ ہے کیٚنہہ تہٕ تیٚلہِ ٲس اِنسانَس مجبوٗری ٹٮ۪رِسَس پٮ۪ٹھ کھَسنٕچ تہٕ بیٚیہِ یوٚتامَتھ میون تصّور چھِ توٚتام چھِ مےٚ باسان کہِ ٹٮ۪رِسَس پٮ۪ٹھ یُس أسۍ سبزی وۄپداوان چھِ یِمَن کرٛیڈَن منٛز مےٚ باسان تِم چھِنہٕ تِژھ مَزٕ دار آسان کیٚنہہ تِم چھِنہٕ ہٮ۪کان تِم چھِنہٕ تیوٗت مَزٕ آسان کیٚنہہ یوٗتاہ وارِ ہٕنٛز سبزی مَزٕ چھُ گژھان اس لیے چھِ أسۍ زیادٕ کوٗشِش کران زِ أسۍ وۄپداوَو یہِ سبزی پَنٛنِسٕے یَتھ ٹٮ۪رِسَس پٮ۪ٹھ تِکیٛازِ اَتھ سبزی چھُ واریاہ زیادٕ مَزٕ گژھان ٹٮ۪رِسٕچ سبزی چھِ اِنسانَس پٮ۪وان آب تہِ ژھانٛڈُن یہِ تہِ کَرُن باقٕے باقٕے چیٖز تہِ ژھانٛڈٕنۍ اَمہِ خٲطر مگر یُس أسۍ پَنٕنۍ یہِ وٲر چھِ آنٛگنَس منٛز اَتھ خٲطرٕ چھَنہٕ اَسہِ پٮ۪وان کانٛہہ تہِ چیٖز ژھانٛڈُن کَرُن اَتھ خٲطرٕ چھِ أسۍ پرٛٮ۪تھ کیٚنہہ چیٖز اٮ۪وَلیبٕل گژھان گَری غرض یہِ کہِ أسۍ چھِ پرٛٮ۪فَر کران گاڈنِنٛگ اَتھ یاڈسٕے منٛز کَرٕنۍ تہٕ أسۍ چھِنہٕ کھسان ٹٮ۪رِسَس پٮ۪ٹھ گاڈنِںٛگ کرنہِ کِہیٖنۍ تِکیٛازِ اَکھ چھُ اَسہِ زمیٖن تہِ اٮ۪وَلیبٕل بیٚیہِ چھِ آب دیُن تہِ سہَل کھسان گژھان تہٕ ہیرَن تہِ چھُنہٕ پٮ۪وان کھَسُن کیٚنہہ آز چھِ عام طور پر کٔشیٖرِ منٛز متیومُت کوٚٹھۍ دود یِم زَنہٕ اَسہِ کھٔٹۍ دادِ سۭتۍ چھِنہٕ أسۍ ہٮ۪کان ہیرَن تہِ کھٔسِتھ کیٚنہہ تہٕ سبزی کیٛاہ وۄپداوَو ٹٮ۪رِسَس پٮ۪ٹھ اس لیے چھِ أسۍ پَنٕنۍ یہِ سبزی وۄپداوان یاڈسٕے منٛز اَکھ چھِ زمین تہِ زَرخیز روزان بیٚیہِ چھِ أنٛدۍ پٔکیُک ماحول تہِ صاف روزان بیٚیہِ چھِ شُد تہِ صاف سبزی تہِ میلان اَکھ چھِنہٕ سُہ درٛوٚج تہِ گژھان کیٚنہہ تہٕ بیٚیہِ چھِ بیٛاکھ اَکھ چیٖز بیٚیہِ چھِ أسۍ ہٮ۪کان پانہٕ پنٛنہِ گَرٕکۍ بٲژھ سٲری اَتھ منٛز کٲم کٔرِتھ نَرٮ۪ن زَنٛگَن چھِ اٮ۪کزَرسایِز تہِ گژھان تہٕ بیٚیہِ چھِنہٕ مُشکِلات تہِ گژھان سبزی ژھانٛڈنَس منٛز کیٚنہہ باقٕے وَسلام السلامُ علیکُم وَرحمتُہ اللہِ وَ بَرکاتہوٗ